اَکھ أچیٖومٮ۪نٛٹ حظ چھُ یُس ساروی کھۄتہٕ پرٛاوڈٮ۪سٹ چھُس بہٕ فیٖل کَران آز تام یُس میٛانہِ خٲطرٕ اَکھ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ چھُ پنٛنہِ زِندگی منٛز ؤنِس تام بہٕ حظ اوسُس یَژھان بہٕ گوٚژھُس پرُن آوُٹ سایڈ سٹیٹ پنٛنہِ سٹیٹ یہِ جموں کَشمیٖرٕ نیٚبَر گوٚژھُس بہٕ پَرنہٕ خٲطرٕ گژھُن یونیورسٹی سٕپیشلی سُہ حظ کوٚر مےٚ أچیٖو تَمہِ خٲطرٕ ٲس مےٚ ٹارگیٹ اَکھ یونیورسٹی سٮ۪نٛٹرٛل یونیورسٹی ٲس مےٚ ٹارگیٹ تَتہِ حظ ٲخٕر کار حظ گوس بہٕ پرنہِ تور تَتہِ حظ نیوٗ مےٚ اٮ۪ڈمِشن یہِ حظ اوس میٛانہِ خٲطرٕ اکھ پرٛاوڈٮ۪سٹ أچیٖومٮ۪نٛٹ وُنِس تام تِکیٛازِ بہٕ حظ اوسُس یژھان بہٕ گوٚژھُس تور گژھُن سُہ حظ کوٚر مےٚ أچیٖو